مےٚ ہسا چھُ فوٹوگرافی اوے پسنٛد بہٕ چھُس علاوٕ ٹایِم تہِ اَتھ منٛز چھَس بہٕ خوشی حٲصِل کران تہٕ مےٚ چھُ باسان بہٕ پَنُن یہِ پروفیٚشن اَمہِ موجوٗب چھَس بہٕ گژھان دوٗر دَارار علاقَن ٹوٗرِسٹ جاین کران چھَس قُۄدرَتی مَنازِرَن ہُنٛد خوشبوٗ حٲصِل